بہٕ چھس اکھ لا سِٹوڈنٹ مےٚ چھُ یہِ فایَنَل یِیَر امہِ پَتہٕ چھُ مےٚ اِرادٕ پریکٹِس کَرُن ڈسٹرک کوٹس منٛز ییٚمہِ ییٚمہِ سۭتۍ ییٚلہِ بہٕ پریکٹس کَرٕ سِٹاٹ تٔتھی نَنہِ مےٚ کہِ کِتھ کٔنۍ چھِ آسان کیسِز ایٹینڈ کَرٕنۍ کِتھ کٔنۍ چھِ آسان کیسِز یہِ کَرٕنۍ پیش کَرٕنۍ أکِس جیجَس نِش بہٕ چھس یژھان اِنصاف گَژھِ مِلُن یِم تہِ مےٚ نِش کٕلاینٹ یِن پَنُن یہِ ہٮ۪تھ آ پَنُن کیسِز ہٮ۪تھ بہٕ چھس یژھان تِمن گوٚژھ اِنصاف مِلُن بہٕ چھس یژھان مطلب تِہُند کیس چھس یژھان تِتھ کٔنۍ لَڑُن کہِ تِمَن گَژھِ اِنصاف واتُن یہِ نہٕ کیٚنٛہہ کہِ تِمن سۭتۍ گَژھِ گَژھُن غلط کیٚنٛہہ یا تِمن سۭتۍ گَژھِ گَژھٕنۍ نا انِصٲفی